میٲنۍ اَکھ کِتاب یۄس مےٚ حد کھۄتہٕ زیادٕ خۄش چھِ گژھان بہٕ کَرٕ کَتھ بابا خُدا ہافِزٕچ مےٚ چھِ اَتھ منٛز اَکھ سٹوری پٔرمٕژ اَکھ کَہانی پٔرمٕژ یُس أکِس شہیٖد سٕنٛزٕے چھِ آسان سُہ چھِ تَتھ منٛز دَپان زِ تِمَن چھِ آسان خانٛدٕر کَرُن مگر تِم چھِ آسان صحیح پَسنٛد اَکھ أکِس کَران ییٖژاہ چھِ آسان تِم پَسَنٛد کَران مگر تِمو چھُنہٕ زٕہٕنۍ آسان پانہٕ ؤنۍ وٕچھمُت اَکھ أکِس کُن سۄ چھِ آسان تٔمِس پَننی پِتٕر بیٚنہِ مگر تٔمۍ چھَنہٕ آسان سۄ وٕچھمٕژ توٚتَن تانۍ ییتِس کالَس تِمَن اَکٲد چھَس کَران مطلب اَکٲد مینٕز کہِ ییتِس کالَس تِمَن نِکاح چھِ کَران ییٚلہِ تِمَن نِکاح چھِ کَران سۄ چھِ تٔمِس تمہِ وِز وَنان کہِ حامِد ژٕ ہیٚکہٕ ژےٚ چھُے گژھُن جنٛگہٕ خٲطرٕ مہازِ جنٛگہٕ خٲطرٕ کیاہ ژٕ ہیٚککھ نہ مےٚ پانَس سۭتۍ نِتھ سُہ چھِ تٔمِس وَنان کہِ اگرے بہٕ ژٕ پانَس سۭتۍ نمتھ ژٕ چھَکھ میٲنۍ اَمانَتھ ژٕ چھَکھ میانہِ گَرِکؠن ہٕنٛز امانتھ بہٕ ہیٚکَتھ نہٕ ژٕ اور نِتھ کِہیٖنۍ یُتھُے سُہ واپَس مہازِ جنٛگَس پؠٹھ چھُ نیران سُہ چھِ تورَے یِوان شہیٖد گٔژھِتھ یُس کہانی چھِ سۄ ٲس واریاہ سؠٹھاہ دُکھی تہِ ونو أسۍ سۄ اوس اَصٕل ماٹِویشنَل کَہانی تہِ وَنو أسۍ تِہٕنٛز کہانی پٔرِتھ چھِ واریاہ زیادٕ یہِ گژھان زِ اِنسانَس پَزِ ہمیشہٕ پَزرُک ساتھ دیُن